یُس زَن کہِ تُہُنٛد سوال چھُ کہِ بہٕ کیٛاہ چھُس یژھان پنٛنہِ زندگی منٛز کَرُن بہٕ چھُس یژھان پنٛنہِ زندگی منٛز واریاہ نیک کامہِ کَرُن مےٚ اوس زندگی ہُنٛد مقصد اوس مےٚ یہِ تھوٚمُت کہِ بہٕ گژھہٕ ہا بٔڑِتھ اَکھ دایی بَنُن یُس دیٖنٕچ دعوت دی ہے یُس مےٚ اوس پنٛنہِ جاے یہِ خیال کہِ بہٕ مۄکلاو ہَر کانٛہہ ڈگری کٔرِتھ یا وٕنہِ تہِ چھُس مےٚ کہِ وٕنہِ چھُس بہٕ وٕنہِ چھُس بہٕ یِم ڈگری کَران ایٚمۍ پَتہٕ چھِ مےٚ یہِ پنٛنہِ جاے مقصد کہِ مےٚ چھِ گژھُن فورِن کَنٹِرٛی یَن منٛز تَتہِ دِم بہٕ اِسلامٕچ دعوت تِکیٛازِکہِ سٲنۍ ٹٲٹھۍ نبی صلی اللہُ علیہِ وَسَلم یِم ٲسۍ تٕم ٲسۍ تِمو ترٛووُکھ نہٕ زانٛہہ تہِ دیٖنٕچ دعوت دِنۍ دیٖنٕچ دعوت دِنۍ چھِ ضروٗری تہٕ بہٕ چھُس یَژھان دیٖنٕچ دعوت دیُن بہٕ چھُس یَژھان دایی بَنُن تہٕ یُس میوٚن رول موڈل چھِ اَتھ منٛز سُہ چھِ ڈاکٹر ذاکِر نایک یہِ یُس ییٚمِس سٕنٛدۍ سۭتۍ بہٕ اِنسپایر چھُس گوٚمُت تہٕ بہٕ چھُس یژھان کہِ بہٕ بہٕ کَرٕ ڈِگریٖز کَرٕ بہٕ کَمپلیٖٹ تیٚمہِ پَتہٕ گژھٕ بہٕ فارِن کَنٹِرٛی یَن منٛز تہٕ دِمہِ بہٕ تَتہِ اِسلامٕچ دعوت